اَسَلامُ علیکُم ہے آسف صٲب ٹھیٖک پٲٹھۍ چھُکھ اَصٕل پٲٹھۍ چھُکھ آ شُکُر شُکُر خۄدایَس کُن ژٕ وَن تہٕ یہِ چھُ کا تَویرا چھُکھ چلاوان اچھا ٹھیٖک ٹھیٖک جوٚم چھُکھ پھیرٕ تارَان کِنہٕ ییٚتی لوکلَسٕے پَکان اچھا ٹھیٖک ژٕ وَن تہٕ اَسہِ اوس جوٚم تَرُن فیملی أسۍ چھِ تَران وَنٛدَس نا ہۄتھ مَکانَس منٛز چھِنا أسۍ تران جوٚم اَچھا پَرُس نِیے ژےٚ تہٕ وۄنۍ وَن

ٹھیٖک مےٚ وَن تہٕ ژٕ یہِ آز کیٛاہ چھِ ریٹھاہ کیٛاہ چھِ آز اَہَن حظ سامان تہِ اَسہِ چھُنہٕ اَوا اَوا ہے وۄنۍ وَنۍ سیٚودُے وۄنۍ پَرُس تہِ ژٕے نِیوتھ پَرُس دِتتھ ژٕ پونسہٕ حظ نہ درٛے یہِ چھَم پاے تیٖلَس وِلَس کھوٚت تہٕ مگر ٲٹھ ساس تہِ گوٚو واریاہ وۄنۍ کٔرِو تھوڑا کَمٕے تہٕ چلو یہِ تۄہہِ وۄنۍ خۄش کَرِ بہٕ تہٕ تُہۍ ؤنۍ تَو پٍنٛژٕہمہِ چھُو تُہۍ یَلَے پٍنٛژٕہ ڈٮ۪سَمبر

اچھا شَتوُہ ما چھُ پیشَن گوٚویی مہ چھِ شَتوُہمہِ وتھ یِنہٕ وتھ ینہٕ بنٛد گژھِ پَتہٕ چلو چلو ٹھیٖک چھُ ؤلِو دۄہ کھنڈ کرو تیٚلہِ صبرے تہٕ شَتوُہمی گژھو ٹھیٖک چھا مےٚ ووٚن تُہۍ تُہۍ بیٚیہِ ؤنۍ تو مےٚ اَکھ چھُ سامان نیُن تور تُہۍ ییِو گَرَے یوٗرۍ سوٚنُے تہٕ ییٚتی بَروسُہ سامان وامان نا اٮ۪ڈرَس چھُ ایڈرَس چھُو تۄہہِ سون پَیی یہِ گَریُک نا چلو ٹھیٖک چھُ بیٚیہِ چھُ وَتہِ نا وَتہِ چھُ رُکُن أکِس دۄن جایَن بَتہٕ تہِ چھُ کھیوٚن رامبد یا کَتہِ ؤنِو تُہۍ کۭتۍ تہِ چھُ رُکُن تہٕ تَتہِ تہِ چھِ مِٹھٲے وِٹھٲے تُلٕنۍ ٹھیٖک پٲٹھۍ تہٕ چلو ٹھیٖک چھُ باقٕے ؤنِو تُہۍ باقٕے چھِوا بیٚیہِ ٹھیٖک بَس یِہَے چھُ حُکُم تہٕ یہِ چھُ بیٚیہِ تٲرِو پَتہٕ تور تہِ واپَس تُہۍ تٲرِو پھیرٕ ییٚلہِ دوٚپ پتہٕ یہِ گژھِ یور گژھِ سردی کَم فیٚبرؤریَس منٛز اٮ۪نٛڈِنٛگ فیٚبرؤری چھُو تۄہہِ تۄہہِ واپَس کَرُن بیٚیہِ پَتہٕ ٹھیٖک چھا سامان چھُ بیٚیہِ واپَس کَرُن اَوا سُہ تُہۍ چھُو آٹومیٹِکلی مےٚ ؤنۍ تو وۅنۍ نَفَر کۭتیٛاہ واتن اَتھ تَویراہَس منٛز نہ اَتھ منٛز سامان تہِ چھُنا پٔتمٮ۪ن سیٖٹَن منٛز ییٚتہِ سامانٕے

اچھا ٹھیٖک ٹھیٖک مےٚ دوٚپ أتی أسۍ چھِ أسۍ شےٚ نَفر چھِ أسۍ یِم بیٚیہِ چھِ بَچہٕ زٕ چلو ٹھیٖک چلو ٹھیٖک چلو ٹھیٖک حظ گوٚو بیٚیہِ چلو وۅنۍ کٔرۍ زیٚو تیٚلہِ سَتھ ساس گژھِ نا وۅنۍ فاینَل ذٔریعہِ

نہ دروٚجر حظ چھُ پَرُس آیاوُکھ ژٕ تُہۍ آیاوُکھ پانٛژَن ساسَن پٮ۪ٹھ ؤلِو وۅنۍ سَتھ کیٛازِ وٕچھو وۅنۍ فاینَل تھٲے زیو اَچھا چلو اَسا چلو اَدٕ حظ چلو اسلام علیکُم شَتوُہمی نیرو تیٚلہِ ہاں

تُہۍ یی زیٚو شَتوٕ یی زیٚو تُہۍ دَہ بَجے ہیوٗ نیرو چلو اہن حظ دٔہ بَجے چھُ ٹھیٖک اَدٕ حظ چلو چلو اسلام علیکُم